اگر حظ اَسہِ کانٛہہ کیٚوم ٹوٚپھ دِیہِ تَتھ حظ چھِ أسۍ کٲشُر علاج کَران گۄڈٕ حظ چھِ أسۍ نُنہٕ آب ترٛاوان اگر حظ خوٗن آو لِدٕر پیوٗنٛژہ چھِس ترٛاوان بیٚیہِ حظ چھِس کَران کٲمہ اگر تُلٕر دی اَسہِ ٹوٚپھ تَتھ حظ چھِ أسی شرٛاپٕچ اَنان ڈالان حظ چھِس سُے کَڑان حظ چھِس تَمہِ سۭتۍ کوٚنٛڈ بیٚیہِ حظ چھِ کَران تِلہٕ پھَش دِوان یِمَے حظ چھِ أسۍ تَتھ کٲشِر علاج کَران اگر اَسہِ ٹوٚپھ دی کانٛہہ